تُہۍ چھُو حظ سومو سٹینڑ درگاہ پیٹھ مےٚ حظ أس کرے مےٚ حظ کرے کیب بُک اکھ سُہ حظ چھُ مےٚ ڈرایوَر کران مسیج مگر یور نہ حظ ووت نہٕ سُہ کیٛنٚہہ تٔمس حظ ٲسٕس بہٕ کرٕنۍ رِسیٖو ییٚمہِ جایہِ پیٹھ سُہ نہ حظ ووت نہٕ ونۍ کیٛنٚہہ تُہۍ ہیٚکوا مےٚ مولوٗم کٔرِتھ سُہ کوٚت ووت تٔمِس کرِو تُہۍ مسیج سُہ کوٚت ووت تٔمۍ نہ حظ تُجِس نہٕ بہٕ ؤنہِ کیٛنٚہہ تٔمِس حظ اوس واتُن یوٚتَن کسایہِ دُکانس نِشَن اوس تٔمِس واتُن سُہ نہ حظ ووت نہٕ کیٛنٚہہ مہربٲنی کٔرِتھ کرِو تٔمِس تُہۍ مسیج سُہ وٕچھ کوٚت ووت ادٕ حظ